واَسَلامُ علیکُم محمد شیفی چھِو حظ مےٚ حظ بوٗز تُہۍ چھُو ٹیٛوٗرِسٹہٕ گایڈ تہٕ مےٚ اوس تُہۍ کَتہِ حظ چھُو روزان تُہۍ چھُو حظ بَڈگامہِ روزان بہٕ تہِ حظ چھُس بہٕ حظ چھُس ٹیٛوٗرسٹہٕ اَکھ تہٕ مےٚ حظ أسۍ کَرٕنۍ یہِ اَپٲرۍ یِم جایہِ وُچھنہِ بَڈگٲمِس اَنٛدر کٕم کٕم جایہِ چھِ تہٕ مےٚ دوٚپ

اَہَن حظ

اَہَن حظ بوٗزمُت حظ چھُ بہٕ چھُس وَنان بہٕ بہٕ چھُس یَژھان پنٕنہِ جایہِ بہٕ گَژھٕ ہا نا بَڈٕگوم بہٕ کَرٕ ہا چکر تھوڑا بہٕ وُچھٕ ہا یِم کٕم جایہِ چھِ تہٕ اَہَن حظ اَہَن حظ مےٚ حظ بوٗز تُہۍ چھُو دَہ پنٛداہ ؤری ایکٕسپیٖرینٕس تہِ تَوے تَمے موٗجوٗب کوٚرمو مےٚ تۅہہِ فون اَچھا مےٚ کوٗتاہ حظ چھُ بَرُن اَتھ پتہٕ یہِ چھُ نہَ حظ اَتھ پتہٕ پٮ۪وان بَرٕنۍ ٹِپ وِپ پٮ۪ون بَرٕنۍ یا باقٕے ہوٹل چھِ آسان مےٚ چھِ فیملی تہِ سۭتۍ

اَچھا تَمے

ٹھیٖک حظ چھُ

اَچھا ٹھیٖک حظ چھُ اَہَن حظ آو حظ مےٚ سمجھ مےٚ چھِ نہَ حظ فیملی تہِ سۭتۍ بہٕ چھُس وَنان گٲڑ اگر تُہٕنٛزٕے انوا کِنہٕ پنٕنۍ چھِ اَنٕنۍ اَچھا پرٛووایِڈ تتھ کوٗتاہ حظ چھُ پتہٕ بَرُن تتھ کوٗتاہ چھُ بَرُن توتہِ لگہِ

اَہَن حظ

اَہَن حظ آ اَچھا زٕ ساس پٮ۪ٹھ پٕنٛژٕ شتھ تانۍ اَہَن حظ اَہَن حظ ٹھیٖک حظ چھُ

اَچھا ٹھیٖک حظ چھُ وَلہٕ حظ تیٚلہِ حظ چھُ مےٚ پنٛدہامہِ پُلان بہٕ کَرہو تیٚلہِ فون یُتھٕے مےٚ صحیح گَژھِ تہٕ بہٕ کَرہو تیٚلہِ فون اَدٕ حظ اَسہِ حظ چھِ پنٛدہامہِ پُلان تہٕ بہٕ کَرہو تیٚلہِ فون اَدٕ حظ اَسَلامُ علیکُم